بہٕ ہسا چھَس پَنٕنۍ کُلۍ وۄپداونہٕ خٲطرٕ زرخیٖز میٚژ یوٗز کران اِستعمال کران یۄس ہسا نَرٕم چھِ آسان یلہٕ یلہٕ چھِ آسان بہٕ ہسا چھَس نہٕ کٕہنٛۍ تہِ خاد یوٗز کران کٕہنٛی تہِ فرٹیلایزر بہٕ ہسا چھَس پِیور فرٹیلایزر کران نہ کہِ کیٚمکل چھَس بہٕ یوٗز کران بہٕ ہسا چھَس گایہِ ہُنٛد گُہہ کران یوٗز یِمن کَٹن ہٕنٛدۍ میٚنٛگن کران یوٗز کوترن ہٕنٛز ریٚکہٕ کران یۄس ہسا ساروے کھوتہٕ تہِ اَصٕل فرٹیلایزر چھِ تِمہِ سۭتۍ چھُ یِمن میچھر بَڑان یِم سٲنۍ کٔشیٖر منٛز چھ اَسہِ ساروے کھۄتہٕ زیادٕ ژوٗنٹھۍ فیمَس یُس ہسا أسۍ نیٚبرٕ ماننہٕ چھِ یِوان کٔشیٖر ہُنٛد ژوٗنٹھ سُہ ژوٗنٹھ ہسا چھُ واریاہ زیادٕ فٲیدٕمنٛد تمہِ سۭتۍ چھُ واریاہ زیادٕ فٲیدٕ اَسہِ واتان